ہیٚلو اَسَلامُ عَلیکُم آ مےٚ حظ کٔرِو ایمازان پؠٹھ آرڈر اَکھ بوٗٹھ تہٕ مَگر اَکھ آو تَتھ سایِٔز تہِ کَم مےٚ اوس اَرترٕٛہ سایِٔز واتان تِمو اوس شیٚترٕٛہَے سایِٔز سوٗزمُت تہٕ بیٚیہِ ووت نہٕ ٹایِٔمَس پؠٹھ پرٛوڈکٹ حظ کِہیٖنٛۍ نہٕ تہٕ پَتہٕ چھَس بہٕ رِفنٛڈ یَژھان کَرُن رِفنٛڈ ٲسٕس بہٕ دَپان مےٚ گَژھِ تَتھ تہِ لۆگ ٹایِٔم واریاہ بوٗٹس درٛاو نہٕ اَکھ تہِ اوس سُہ سایِٔز تہِ کَم تہٕ بیٚیہِ اوس تَتھ واریاہ یہِ یِتھُے سُہ ووت تَتھ اوس یہِ ڈیمیج تہِ بوٗٹس اوس ڈیمیج تہِ